اسلام علیکُم ڈاکٹر صٲب چھِو حظ جِناب بہٕ حظ چھُس گاندَربَل پٮ۪ٹھ محمد رفیٖق بَٹھ تہٕ مےٚ حظ اوس روزان یہِ کَمرُک تَک تَکلیٖف تہٕ اَمہِ سۭتۍ چھُ گژھان کٲم مےٚ چھُ مَنٛزٕ مَنٛزٕ وَسان یہِ پین پتہٕ زَنگہِ مَنٛز تہِ اَتھ حظ گوٚو تقریٖباً اَکھ زٕ ؤری آ ہے پین حظ ٲس یہِ ٲس گۄڈٕ کَمرَس منٛز مگر مےٚ چھُ باسان یہِ گٔے وۄنۍ ڈیوٲٹ یہِ چھِ وسان منٛز منٛزٕ وۄنۍ زَنگہِ منٛز تہٕ منٛزٕ چھِ بیٚیہِ کھَسان کَمرَسٕے منٛز یِتھُے بہٕ کیٚنٛہہ زَنگ کیٚنٛہہ بیلٹ وٮ۪لٹہٕ گَنڈٕ یہِ چھُ باسان یہِ کھٔژ بیٚیہِ کَمرَس منٛز یہِ چھِ روزان اہن حظ ڈاکٹر صٲبس نِش حظ گٔے تہٕ تمو تھوو اَتہِ یِہوٚے رَگَن ہُنٛد تھوڑا بہت دوا بیٚیہِ تھوٚوُکھ یہِ مَلٹہِ وِٹَمِنٕز تھٲیِکھ تہٕ دوٚپکھ یہِ چھُ جَنرَل ویٖکنٮ۪س تہٕ مگر یہِ مےٚ دوٚپ تیوٗت تہِ گژھِ نہٕ تِکیازِ اَتھ گوٚو واریاہ ٹایم نہ کِہیٖنۍ نہٕ حظ أکۍ ڈاکٹر صٲبَن دپے یہِ کٔرِو ایٚکٕس رے تہٕ مگر وٕنۍ کوٚر نہٕ کیٚنٛہہ تِنہٕ

اے اَہن حظ اَسہِ حظ چھِ تھوڑا یہِ أسۍ چھِ کَران بِزنِس یہِ دۄدُک أسۍ چھِ کَران یہِ مِلک سَپلاے اَسہِ چھُ پیٚوان صُبحٲے گۄڈٕ یہِ یِم چھِ گوٚبٕے آسان یِم کین وین تہٕ یِم چھِ پیٚوان تُلٕنۍ تہٕ تمہِ سۭتۍ چھِ تھوڑا زور زور یِوان کِہیٖنۍ تِنہٕ اہن حظ بیلٹ حظ چھِ ایویلیبٕل تہٕ سُہ چھُ سُہ چھُ مےٚ بَنان مےٚ چھُ باسان مےٚ کھوٚت پتہٕ میادَس تمہِ ساتہٕ لاگان چھُ مےٚ چھُ باسان مےٚ کھۄتہٕ میادَس پھوٚک

ٹھیٖک اچھا اہن حظ ویٹ چھِ مےٚ چھِ تقریٖباً ساڑ پانٛژھ فُٹ ہایِٹ تہٕ ویٹ چھِ مےٚ یِوان سِکسٹی فایِو کے جی ٹھیٖک شامُک بَتہٕ ہٮ۪کو أسۍ بَند کٔرِتھ

اہن حظ ٹھیٖک حظ چھُ تی حظ کَرو تہٕ باقٕے جاے اگر تۄہہِ اَہن حظ آ ٹھیٖک حظ چھُ ایٚکٕس رے کَرو نہٕ کِہیٖنۍ تیٚلہِ ہہ چلو ٹھیٖک حظ چھُ اَدٕ حظ